اَسلام علیکُم تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ اَسہِ حظ ٲس گٲڑۍ اَکھ ضوٚرَتھ اَسہِ چھِ زٕ گاڑِ ایٚکچُوٕلی ضوٚرَتھ اَسہِ چھِ فیملی پِکنِک اَکھ پٕلین کوٚرمُت اَسہِ چھِ گژھُن پہلگام تام تُہۍ ؤنۍتو مےٚ تُہۍ کوٗتاہ ہیٚیُو لۄکچہِ گاڑِ تہٕ بَجہِ گاڑِ لۄکٕٹ گٲڑۍ چھےٚ ضوٚرَتھ سِوِفٹ تام بٔڑ گٲڑۍ چھِ اَسہِ ضوٚرتھ اِنووا ہِش مےٚ ؤنۍتو سِوِفٹَس منٛز کوٗتاہ ہیٚیُو تُہۍ ژوٚن نفرَن تہٕ بیٚیہِ یۄس بٔڑ گٲڑۍ چھِ اِنووا تَتھ منٛز چھِ شےٚ ٹوٹَل چھِ أسۍ دَاہ نفَر مے ؤنۍتَو تُہۍ تُہۍ کیٛاہ ہیٚیُو پہگام تام مطلب راوُنٛڈ ٹرٛپَس منٛز یورٕ تہٕ تورٕ تہِ سِوِفٹُک تہِ ؤنۍزیو مےٚ تُہۍ بیٚیہِ ؤنۍزیو مےٚ تُہۍ اِنووہُک تہِ کیٛازِ آز چھُ مےٚ پِرٛژھے واریاہَن تہٕ امہِ برٛونٛٹھ تِم چھِ وَنان واریاہ ریٹ مگر ریٹ ؤنۍزیو واریاہ جیٚنوَن یہِ ما چھِ وۄنۍ اَکی ساتہٕ گژھُن اَکی ساتہٕ آز تہٕ پگاہ چھُ بیٚیہِ تُہنٛدِس سومو سٹینٛڈَس منٛز یُن اِنشاء اللہ بیٚیہِ چھِ تۄہہِ سۭتۍ گژھُن پِکنِک کُنہِ جایہِ ییٚلہِ تُہۍ اَسہِ اَزِ آز ریٹ کَم کٔرِو آز کٔرِو مطلب کَنسیشَن تیٚلہِ یِمو أسۍ دُبارٕ تۄہہِ نِش پگاہ تہِ بیٚیہِ ؤنۍتو تُہۍ مےٚ اَکھ چیٖز یُس تۄہہِ یہِ ڈرٛایوَر یُس چھُ أمِس چھا ڈرٛایوِنٛگ لایسَنٕس آسان برابر مطلب پٔرمِٹ واجِن کِنہٕ وِد آوُٹ پٔرمِٹ چھِ آسان گٲڑۍ پٔتۍ مہِ لَٹہِ گٔے أسۍ اَکہِ لَٹہِ پِکنِک یُس ڈرٛیورَس سۭتۍ تٔمِس گوٚو اَڈٕ وَتہِ ٹرٛیفِک پُلیٖس والیو لاجے تٔمِس چیکِنٛگ کَرٕنۍ تٔمِس گوٚو چَالان تٔمِس ٲس ڈرٛایوِنٛگ لایسنٕس کِہیٖنۍ پَتہٕ گٔے اَسہِ واریاہ پرٛابلِم پے اَسہِ واریاہ پرٛابلِم فیس کَرٕنۍ تہِ چھُس نہٕ بہٕ یَژھان ییٚمہِ لَٹہِ گوٚژھ تَتھ ٹرٛپَس منٛز تیُتھ کینٛہہ اٮ۪پِسوڈا گژھُن ییٚمہِ سۭتۍ اَسہِ یِم پرٛابلِم پَزَن فیس کَرٕنۍ مہربٲنی کٔرِتھ ؤنۍزیو مےٚ تُہۍ کوٗتاہ ہیٚیُو کیٛاہ ہیٚیُو بیٚیہِ سوٗزیو پَنُن کَنٹیکٹ نمبر بیٚیہِ سوٗزیو مطلب ڈرٛایورٕ سُنٛد نمبر تہِ أسۍ کَرَو تٔمِس سۭتۍ ڈِسکَس کٔژِ بَجہِ کیٛاہ نیرو آرام سان شُکریہ حظ